اہن حظ آ مےٚ ہسا اوٚن فون اوپو ایٹ ٹھٹی ون سُہ ہسا اوٚن مےٚ پنٛدہن ساسن ایٚمیران پٮ۪ٹھ سُہ ہسا چھُ ژور ژُہٲٹھ ریم روم ڈسپٕلے چھُ تتھ شےٚ آنچہِ تتھ چھِ ترٛےٚ کیمرہ بہہ ایٚم پی تتھ ہسا چھُ بیٹری ژور ساس ایم اے ایچ اوکٹا کور پروسیٚسر سُہ ہسا چھُ اَکتھ شیٖتھ گرٛام سُہ تَتھ ہسا چھ زٕ سِم لَگان سُہ ہسا چھُ فور جی فون تَتھ ہسا چھُ چارجر بہہ وۄلٹ چارِجر